سٲنِس علاقَس منٛز چھِ مُختلِف طٔریٖقَن ہٕنٛدۍ یِم زَن پَلو وونہٕ نٕکۍ پَلو سُونٕکۍ طٔریٖقہٕ چھِ پَٹٲنۍ چھِ تِم چھِ واریاہ زیادٕ بے مِثال ییٚلہِ زَن سٲنِس کَشمیٖرَس منٛز چھِ واریاہ زیادٕ مشہوٗر سوزنی ؤٲرٕک سٲنِس عَلاقَس منٛز چھِ زیادٕ مشہوٗر سۄے کٲم تہٕ لوٗکھ چھِ زیادٕ تِمنٕے کامٮ۪ن منٛز اِنوالو تِمنٕے کامٮ۪ن منٛز مصروٗف أتھۍ سوزنی ؤٲرٕک چہِ کامہِ منٛز کورِ چھِ پَنُن یُس زَن تِم زِنٛدگی ہٕنٛدۍ ضروٗریات چھِ تِم چھِ تِم یِہَے سوٗزنہِ ؤٲرک کٔرِتھ پوٗرٕ کَران تہٕ تِمَن چھِ تَتھ پۅنٛسہٕ میلان یۄس زَن مےٚ تہِ چھِ کٔرمٕژ کوٗشِش بہٕ بَناوہو کانٛہہ ٹرٛیڈِشنَل پَلو یہِ یُس زَن پھیٚرَن چھِ پھیٚرنَس تِلہٕ لٲگِتھ چھِ مےٚ تہِ چھِ کٔرمٕژ واریاہ لَٹہِ کوٗشِش تہٕ مےٚ تہِ چھِ بَناونٲومٕتۍ یِتھی ہِوِۍ پَلو کیٚنٛہہ لوٗکھ یِم زَن چھِ تِم چھِ کَران فیٖل اَصٕل اَمہِ پَتہٕ ییٚلہِ تِم وُچھان چھِ کہِ ییٚلہِ تِم یِم پَلَو وونان چھِ پَلو چھِ سُوٕناوان یِہٕنٛدۍ مُختلِف مُختلِف پیٹٲرٕن چھُ بَناوان تہٕ اَکھ چھِ گَژھان بیٚیِس وُچھِتھ ایٚٹریٚکٹ اَکھ چھُ گَژھان تنٛبلان بیٚیِس وُچھِتھ أمۍ چھِ لوٚگمُت ییٚمہِ پیٹٲرنُک یہِ کانٛہہ پَلو أمۍ چھُ بَنوومُت أمۍ چھُ ووٗنمُت ییٚمہِ پیٚٹٲرنُک یہِ پَلو تہٕ بہٕ تہِ وونہو یِتھُے ہِیٛوٗ پَلو مےٚ مےٚ تہِ چھِ واریاہ لَٹہِ بَناونٲومٕتۍ مُختلِف قٕسمَن ہٕنٛدۍ یِم ٹرٛیڈِشنَل پَلو شوق چھُ اِنسانَس منٛزٕ گَژھان بیٚیہِ چھُ نَیہِ نَیہِ چھِ رِوایِو یِمَے چیٖز گژھان یِمَے ٹرٛیڈِشنَل چیٖز سٲنِس کَشمیٖرَس منٛز خاص کَر چھُ مےٚ پنٕنِس ڈِسٹرکَس بَڈگٲمِس منٛز پَنٕنِس عَلاقَس منٛز یِم چیٖز وُچھمٕتۍ